آ یم گیمٕز چھِ آسان واریاہ فُٹ بال چھِ یِم کِرٛکٮ۪ٹ چھُ یُمہٕ باسکٮ۪ٹ بال چھِ والی بال چھِ ہاکی واریاہ سپوٹٕس چھِ مطلب واریاہ گیمٕز چھِ اَتھ منٛز سٹرٛٮ۪س کِتھ پٲٹھۍ چھِ یہِ کَران کَم یُتھُے کانٛہہ ماینٛڈ چھِ آسان واریاہ سٹرٛٮ۪سڈ مطلب کیٛاہ کَرو أسۍ چھِ آسان کانٛہہ کانٛہہ ٹٮ۪نشَن چھُ آسان دٮ۪ماغَس منٛز واریاہ چَلان یِم سپوٹٕس چھِ کَران سُہ کَران کَران کَم سٹرٛٮ۪س مطلب اگر تُہۍ گیم چھُ گِنٛدان فُٹ بال اگر یا فُٹ بال گِںٛدیوٗ تُہۍ تھوڑا ناینٹی مِںٹ چھِ آسان گیم تُہۍ گِنٛدیوٗ نایٹی مِنٹٕس آسان چھُ مںٛزٕ چھُ گژھان اٮ۪کٕسٹرٛا ٹایم سُہ چھِ آسان تُہۍ گِنٛدیوٗ نَے تۄہہِ تۄہہِ روزیو نہٕ ناینٹی مِنٹَن منٛز روزیو نہ تۄہہ روزیو نہٕ نہ روزیو تۄہہِ مول نہٕ یاد نہ روزیو تۄہہِ موج کٕہٕنۍ چھِ روزان ناینٹی مِنٹَن یادٕے گیمہِ پٮ۪ٹھ چھِ روزان فوکَس کٕہٕنۍ چھُنہٕ آسان یُس دٮ۪ماغَس منٛز یُس ٹٮ۪نشَن چھُ آسان سورُے چھِ آسان نٮ۪بَر گوٚمُت کِرٛکٮ۪ٹ چھُ تُہۍ گِنٛدان کِرٛکٮ۪ٹ چھُ تَتھ چَلان زٕ ترٛےٚ گٲنٛٹہٕ گیم چَلان ژور گٲنٛٹہٕ چَلان منٛزٕ گیم یا پانٛژھ ییٖژاہ گیمن گٲنٛٹہٕ چَلہِ کَںٹِنیوٗ چھِ تٔتھۍ پٮ۪ٹھ روزان فوکَس اَسہِ چھُ زینُن اَسہِ چھُ اَسی زینو اَسہِ چھُ کَپ نیُن کیٛاہ آسہِ ژَلان اَسہِ چھُ زینُن یِتھ پٲٹھۍ اَسہِ چھِ اَسی چھِ کَرُن یہِ بیٚیہِ یِہٕے چھِ آسان مطلب واریاہ سٹرٛٮ۪سٕڈ آسان بیٚیہِ بیٚیہِ چھِ کَران یِم اٮ۪نجاے چھِ کَران سٲری پیٖپٕل آف دَ گیمٕز گِنٛدان چھِ یِم فُٹ بال چھِ آسان یِم کیٛاہ فون پٮ۪ٹھ فون پٮ۪ٹھ چھِ یِم أڑۍ گیمٕز گِںٛدان یا فُٹ بال سپوٹٕس چھُ یِمَن آسان اَتھ پٮ۪ٹھ چھِ یِم گِںٛدان گیمٕز اَتھ پٮ۪ٹھ چھِ کَران اِنجاے چھِ کَران گیمٕز بیٚیہِ چھِ آسان سُہ مَزٕ چھِ مَزٕ ہیوٗ چھِ یِوان سُہ اِنٹرٛسٹ چھُ بَڑان أتھۍ کُن بیٚیہِ چھِ آسان زیادٕ مےٚ ووٚن اوٚتانۍ تہِ بروںٛٹھ تہِ ووٚن مےٚ یِم گیمٕز چھِ آسان یِم سپوٹٕس اَتھ منٛز چھِ آسان زیادٕ اِنٹرٛسٹہٕ نفرَس یُس اِنسان تٔمِس چھِ آسان زیادٕ اِنٹرٛسٹہٕ أتھۍ منٛز گِنٛدنہٕ کھیل کوٗد چھِ ہرکانٛہہ حظ مطلبہٕ گِنٛدُن ہرکٲنٛسہِ پَسنٛد آسان تَوَے چھِ سُہ وَنان یہِ چھِ کَران واریاہ سٹرٛٮ۪س کَران کَم یہِ ووٚن مےٚ تۄہہِ اوٚتانۍ تہِ تہٕ سٹرٛٮ۪س چھِ کَران یہِ کَم بیٚیہِ چھِ ہے موٗمٮ۪نٛٹ چھِ بَڑاوان یہِ اِس قدر بیٚیہِ چھِ اَمہِ سۭتۍ ہیٚچھان واریاہ کیںٛہہ مطلب تُہۍ چھُو ہاران چھُو تُہۍ أکِس گیمہِ منٛز چھُو تُہۍ ہاران چلو سُہ چھُ مےٚ مون مےٚ تَتھ چھُ مےٚ گژھان تھوڑا ٹایم بعد بیٚیہِ چھِ ہیٚچھناوان ڈِفیٖٹ آسان چھُ آسان ییٚلہِ کینٛہہ وِکٹِرٛی چھُنہٕ مِلان سُہ چھِ ہیٚچھناوان یُس یہِ ہار چھِ سُہ چھِ ہیٚچھناوان مطلب اگر ہار مِلہِ اگر زیوٗن سُہ چھِ ہیٚچھناوان اگر ہوٗر زیوٗن تَتھ چھُ کھَسان خوشی ہُنٛد موٗمٮ۪نٛٹ سٲری چھُ کَران اٮ۪نجاے سُہ موٗمٮ۪نٛٹ پَتہٕ چھِ أسۍ کَران واریاہ یہِ چھِ آسان تَوَے چھُس بہٕ وَنان یہِ چھِ واریاہ یہِ چھِ بٮ۪سٹہٕ آسان ماینڈ دِل ٹھیٖک ماینڈ ٹھیٖک کَرنَس خٲطرٕ ییٚمِس یہِ ٹٮ۪نشَن آسہِ اَتھ منٛز دِلَس منٛز یا کٲنٛسہِ منٛز تہِ